یِتھٕ کَنۍ چھنہٕ مےٚ کٕہٕنۍ تہِ بُک پٔرمٕژ یَتھ پٮ۪ٹھ زَنٛنہٕ بہٕ ہٮ۪کہٕ کیٚنٛہہ ؤنِتھ پَنٛنیٚو سَبجَکٹَو نٮ۪بَر چھنہٕ مےٚ کٕہٕنۍ تہِ بُک پٔرمٕژ کیٚنٛہہ کہ یَتھ رِلیٹِڈ بہٕ تُہنٛدٮ۪ن سوالَن ہٮ۪کہٕ جواب دِتھ